فوٹوگرافی چھِ سۄ کٲم ییٚمہِ سۭتۍ اِنسان روز مَرہ زنٛدگی منٛز پونٛسہٕ ہیٚکہِ کَمٲوِتھ یہِ چھُ سُہ پروفیٚشن یُس ؤنٛکیٚس دُنیاہَس منٛز چھُ ماننہٕ یِوان امِکۍ فٲیدٕ چھِ اَمہِ سۭتۍ چھُ پرانہِ یاد تَزٕ گژھان خانٛدرَس منٛز چھُ اکھ فوٹوگرافر أہم رول اَدا کران فوٹوگرافر یُس چھُ سُہ چھُ مہرازَس تہٕ مہرنہِ فوٹو تُلان تہٕ تَمہِ سۭتۍ چھُ سُہ پَنٕنہِ زنٛدگی ہٕنٛدۍ یادٕ یادٕ تھاوان یِم تِم تمہِ خانٛدرس پٮ۪ٹھ آسَن فوٹو تُلۍمٕتۍ یا تَمہِ ساتہٕ ؤنکیٚن چھُ خانٛدرٕ فوٹو گرافی أہم رول اَدا کران روزمرا زنٛدگی منٛز خانٛدرَس پٮ۪ٹھ یِم فوٹوگرافر چھِ آسان تِم چھِ خانٛدرَس منٛز فوٹو شوٗٹ کران ییٚمہِ سۭتۍ تَمہِ خانٛدٕچ یاد چھِ تازٕ روزان بیٚیہِ ہمیٚشہٕ ہمیٚشہٕ چھِ یاد روزان